ہٮ۪لو سلام علیکُم ٹھیٖک پٲٹھۍ چھِو حظ مےٚ حظ آسہٕ گاڈٕ آرڈَر کَرِمژ یِم کیٛازِ واژٕ لیٹ اَدٕ حظ کیٚنٛہہ نَہ حظ چھُنہٕ سلام علیکم